اَگرٕے حظ أسۍ زَن وُچھو یہِ کِتھٕ کٔنۍ چھُ لوٗکَن مطلب یِم یہِ صحتہٕ خٲطرٕ یِم یِم ہَسپَتال یا میڈِکَل شاپ یِتھٕ کٔنۍ چھِ ییٚتہِ ایٚویلیبٕل ییٚتہِ اَگر أسۍ وُچھو ییٚتہِ چھِ گۄڈٕنیٚتھ چھِ ییٚتہِ باراموٗلاہَس منٛز اکھ بوٚڑ بارٕ ہاسپَِٹل گورمینٛٹ ہاسپِٹَل ایٚویلیبٕل مطلب دٔستِیاب لوٗکَن خٲطرٕ تہٕ بیٚیہِ کیٛاہ چھِ وَنان اَتھ بیٚیہِ چھِ ییٚتہِ پَٹَن ہَسپَتال چھِ ییٚتہِ یا ییٚتہِ چھِ بیٚیہِ اَگرٕے أسۍ وُچھو ماگمہٕ چھِ ییٚتہِ ہَسپَتال اَکھ ایٚویلیبٕل یا اَگرٕے أسۍ وُچھو ییٚتہِ چھِ واریاہَن علاقَن منٛز چھِ ییٚتہِ لۅکٹۍ لۅکٕٹۍ ڈِسپینسٔریٖز یا لۅکٕٹۍ لۅکٕٹۍ ہَسپَتال تہِ چھِ ییٚتہِ ایٚویلیبٕل یا ییٚتہِ چھِ یِم میڈِکٕل شاپ چھِ ییٚتہِ جایہِ جایہِ ایٚویلیبٕل ہَر کُنہِ گامَس منٛز ہَر کُنہِ مطلب ہَر کُنہِ گامہٕ پَتہٕ گامہٕ یا ہَر کُنہِ بُلاکَن منٛز چھِ ییٚتہِ یِم زَن لۅکچہِ لۅکچہِ ڈِسپینسٔریٖز ایٚویلیبٕل ییٚتہِ زَن واریاہ ڈاکٹر چھِ آسان یا ییٚتہِ زَنہٕ واریاہ ڈاکٹر چھِ آسان یا ییٚتہِ زَن مطلب اکھ بیٚیہِ میڈِک شاپ تہِ چھُ آسان یا ییٚتہِ زَن ہر کانٛہہ فیسَلٹی چھِ آسان ایویلیبٔل ییٚتہِ چھِ مطلب یِمن یِمن اَگر ییٚتہِ کُنہِ محکَمَس یا کُنہِ قصبَس منٛز یا بارامولا ڈِسٹرکَس منٛز یِم ہاسپِٹل چھِ یِمن منٛز چھِ آسان ہَر کانٛہہ فیسَلٹی ایٚویلیبٔل یِمن چھُ آسان بیڈَس تہِ چھُ آسان اَتہِ ایویلیبٔل اَتہِ چھُ آسان آکسیٖجَن تہِ تِم مَچہِ تہِ ایٚویلیبٔل چھِ آسان اَتہِ اَتہِ چھِ آسان مطلب اَگرے سٔرجٔری آسہِ کَرٕنۍ کٲنٛسہِ تہٕ تَتھ خٲطرٕ چھُ آسان اَتہِ ہَر کانہہ چیٖز دٔستِیاب یا اَگرے دوا آسہِ اَنُن تٔمِس خٲطرٕ تہِ چھُ آسان ہَر کانٛہہ چیٖز دٔستِیاب یا اَگرے کانٛہہ مطلب کانٛہہ کٲنٛسہِ چھُ آسان کٲنٛسہِ غریٖبَس چھُ آسان سٔرجٔری یا کٲنٛسہِ کانٛہہ غریٖب یُس نہٕ پۅنٛسہٕ چھُ ہیٚکان دِتھ کِہیٖنٛۍ تہِ نہٕ تہِ تَتھ خٲطرٕ چھِ تھٲومٕتۍ گورمِنٹَن چھِ تِمن خٲطرٕ تھٲومٕتۍ گولڈَن کارڈ یِمو سۭتۍ تِمَن سورُے دوا چھُ ہیٚکان معاف گٔژھِتھ تِم چھِ ہیٚکان پَنٕنہِ پَنٕنہِ صحتُک اَصٕل پٲٹھۍ خیال تھٲوِتھ تِم چھِ ہیٚکان دوا أنِتھ یا تِم چھِ ہیٚکان سٔرجٔری کٔرِتھ یا تِم چھِ ہیٚکان سُہ چیٖز کٔرِتھ یُس یَتھ خٲطرٕ نہٕ تِمن پۅنٛسہٕ چھِ آسان کِہیٖنٛۍ تہِ یا اَگرے أسۍ وُچھو ییٚتہِ چھِ جایہِ جایہِ چھِ ییٚتہِ قصبَن منٛز یِم کِلنِٛک ایٚویلیبٔل یِمن پیٚٹھ ریٖل چھِ گژھان یِمن یِمن جاین ریٖل چھِ گژھان یِمن جاین ایٚکٔس ریٚے چھِ گژھان یِمن جاین مطلب تِم ٹیٚسٹہٕ چھِ گژھان یِمن نہٕ ہَسپَتالَن منٛز چھِ ہیٚکان کٔرِتھ کِہیٖنٛۍ تہِ ییٚتہِ چھِ تِم تِم ہَر کُنہِ جایہِ جایہِ ایٚویلیبٔل قصبَن منٛز ایٚویلیبٔل یا باقین جاین ایٚویلیبٔل تِم تِم چیٖز یِمن یِم یِم چیٖز نہٕ ہَسپَتالَن منٛز چھِ آسان کِہیٖنٛۍ تہِ نہٕ یا ڈِسٹرکَس منٛز بارامولا ڈِسٹرکَس منٛز چھِ تِم چھِ تِم ہَر کانٛہہ چیٖز ایٚویلیبٔل یِم یِم چیٖز نہٕ زَن ہَسپَتالَن منٛز چھِ ہیٚکان میٖلِتھ کانٛہہ تہِ ٹیٚسٹہٕ چھِنہٕ ہیٚکان ہَسپَتالَس منٛز گٔژھِتھ کِہیٖنٛۍ تہِ نہٕ کُنہِ ساتہٕ چھُ آسان بیٖڈ یا کُنہِ ساتہٕ چھُ آسان ڈاکٹر ایٚویلیبٔل چھِنہٕ آسان تِم ڈاکٹر کِہیٖنٛۍ یا تِمہٕ چیٖز چھِنہٕ آسان ہَسپَتالَس منٛز کِہیٖنٛۍ تِم چھِ تِمَن مطلب کِلنِکَن منٛز ییٚمہِ سۭتۍ تِمن گولڈَن کارڈ کہِ وجہہ سۭتۍ چھِ ہیٚکان لیس پۅنٛسہٕ تہِ گٔژھِتھ ہَر کانٛہہ چھُ ہیٚکان سُہ علاج کٔرِتھ اَصٕل پٲٹھۍ مطلب ییٚتہِ چھِ بارامولا ڈِسٹرکَس منٛز چھِ ہَر کانٛہہ میڈِکَل فیسَلٹی ایٚویلیبٔل یا ہَر کانٛہہ سُہ چیٖز ایٚویلیبٔل یُس زَن أکِس بیٚمارَس ہیٚکہِ ٹھیٖک کٔرِتھ ییٚمہِ سۭتۍ یِم زَن اکھ مطلب اَگرے بیٚمار آسہِ کانٛہہ یا کیٚنٛہہ آسہِ کٲنٛسہِ ٹیٚسٹہٕ آسہِ کَرُن ریٖل آسہِ کَرُن ہَر کانٛہہ ہَر کانٛہہ ضروٗرت چھِ ییٚتہِ تٔمۍ سٕنٛز پوٗرٕ گژھان تٔمِس بیٚمار سٕنٛز